سٲنِس کۄپوورِس منٛز ہَسا چھُ واریاہ بہتریٖن فیسٹِولٕز یِوان سیٚلِبریٹ کَرنہٕ واریاہ واریاہ ریٚلِجَسٕکۍ واریاہ مَذہَبی ہٕنٛدۍ واریاہ کینٛہہ فیسٹِوَل چھِ یِوان مَناونہٕ یِم فیٚسٹِوَلٕز کینٛہہ تِم فیسٹِول یِم پوٗرٕ دُنیاہَس منٛز تہِ چھِ یِوان سٮ۪لِبریٹ کَرنہٕ نیشنلی چھِ اِنٹرنیشنٔلی چھُ کیٚنٛہہ چھُ ریٖجنل چھُ مَثلاً ڈِسٹِرٛک کۄپوٲرِس منٛز چھِ واریاہ کوٚمنٹی مُسلمانَن ہٕنٛز کوٚمنٹی واریاہ زیادٕ یِم واریاہ کینٛہہ تیٚہوار چھِ سیٚلبریٹ کَران تہٕ مثلاً عیٖد چھُ عیٖد چھُ یِوان واریاہ خوشی سان تہٕ نِبانہٕ یُس ساروِیَن یہِ چھُ آلموسٹ سورویَن اَکھ بٔڑ بارٕ تہوارا اکھ تِتھٕے کٔنۍ چھُ ماہِ رَمضان مُبارک یِتھَے کٔنۍ چھُ واریاہ گُجر گُجر ایریاز چھِ یِوان یِمَن تہِ چھِ واریاہ کینٛہہ تہوار سیلِبریٹ کَرنہٕ یُس ییٚتہِ تیٚہوار چھِ آسان أمۍ چھِ واریاہ یِمَن چھِ واریاہ سِگنِفِکیٚنٕس ییٚلہِ أسۍ سیلِبریٹ چھِ یِوان کَرنہٕ تہٕ کینٛہہ لایک مثلاً عیٖد چھُ عیٖز دۄہ چھِ تیٚہوار آسان یُتھ مثلاً اَمہِ منٛز چھِ یِوان نٔے نٔے نٔے پَکوان رَننہٕ پانہٕ ؤنۍ یِوان پیار محبت سان پانے أکِس بیٚکہِ سُنٛد گژھان دعوت کَران أکِس بیٚکِس تہٕ بیٚیہِ پَنُن یہِ پیار محبت بَڑاوان اَتھ عیٖدُل عیٖدَس منٛز چھِ یِوان واریاہ کینٛہہ پَکوان بَناونہٕ یُس پَکوان پَتہٕ أکِس بیٚکِس چھِ یِوان پَتہٕ مِکٕس کَرنہٕ أکِس بیٚکِس چھِ یِوان شِیر کَرنہٕ